اننت ناگ ڈسٹِرٛکَس مَنٛز چھِ ایٚگرِکَلچَر چھِ یوان بیٚیہِ چھِ یوان ہارٹِکَلچَر ہارٹِکَلچَرَس مَنٛز چھِ ییٚتہِ سَتَتھ شیٖتھ پٔرسنٹہٕ ٲں پرٛیٚفر پرٛیٚفر چھِ أڑۍ دوان زیادٕ ایٚگرِکَلچَرَس چھِ دوان کمٕے پہمَتھ یتھ مَنٛز چھِ اگر گورمیٚنٛٹ جاب آسہِ تتھ مَنٛز چھُ واریاہ تہِ کیٚنٛہہ فٲیدٕ یوان گورمنٹُک ٲں رِٹٲر گٔژھِتھ چھُ پَتہٕ پیٚنشَن تہِ ٲں تران پرٛایویٹ جابَس مَنٛز چھُنہٕ تیٛوٗتاہ تران کیٚنٛہہ اتھ چھُ پرٛایویٹ جابَس مَنٛز چھِ أتھۍ یوت پیٚوان نظر تھاوٕنۍ یہِ اورٕ یی مان ژٕ یہِ پانہٕ کَرو ٲں أتھۍ چھُ زیادٕ پیٚوان محنت تہِ چھِ پیٚوان أتھۍ زیادٕ کَرٕنۍ پانہٕ کٔرمِتِس یتھ مَنٛز ٲں خلق چھِ بناوان ٲں ہاے ڈیٚنسِٹی تتھ تہِ چھِ واریاہ تہِ کیٚنٛہہ محنت پیٚوان کَرٕنۍ ٲں ہاے ڈیٚنسٹی باغَن یتھ چھِ یم چھِ پٕلین ڈیٚلشَس چھِ اتھ تہِ چھُ پیٚوان واریاہ تہِ کیٚنٛہہ محنت کَرٕنۍ ٲں ترٛیلہٕ چھِ بناوان تتھ تہِ چھِ محنت اتھ چھُ پیٚوان زیادٕ دوا چھُ پیٚوان اتھ دیٛن کھاد واد چھیٚس پیٚوان ترٛاوٕنۍ اَکہ یہِ وارہاہِ لَٹہِ چھُ پیٚوان دوا دیٛن کھاد تہِ پیٚوان اَکہِ دۄیہِ لَٹہِ ترٛاوٕنۍ اس لیے چھُ گورمیٚنٛٹ جابَس زیادٕ فٲیدٕ اتھ مَنٛز چھُ گورمیٚنٛٹ چھُ پَتہٕ دوان پیٚنشَن تہِ چھُ دوان اصٕل پٲٹھۍ سُہ چھُ یوان پَتہٕ ٲں رِٹٲر گٔژھِتھ چھُ واریاہ درکار لگان سُہ پیٚنشَن پَتہٕ أمس ٲں یُس یہِ یہِ چھُ اَتہِ جاب آسان کران ٲں اس لیے چھُ ٲں ایٚگرِکَلچَرَس مَنٛز چھُنہٕ تیٛوٗتاہ ایٚگرِکَلچَرَس مَنٛز چھُنہٕ زیٛادٕ فٲیدٕ کیٚنٛہہ دانہِ دانہِ دانہِ گۄ تھل پیٚوان کَرٕنۍ پَتہٕ گوٚو دانہِ دانیٚس مَنٛز چھُنہٕ تیٛوٗت مان ژٕ تیٛوٗت فٲیدٕ چھُنہٕ اَتھ کیٚنٛہہ یوتاہ ٲں یتھ مَنٛز چھُ گورمیٚنٛٹ جابَس چھُ فٲیدٕ یی چھِ أسۍ ونان پرٛیویٹ ایٚمپٕلایمیٚنٹَس چھُنہٕ تیٛوٗتاہ فٲیدٕ یوان کیٚنٛہہ یوٗتاہ گورمیٚنٛٹ ایٚمپٕلایمیٚنٹَس چھُ فٲیدٕ آسان گورمیٚنٛٹ کہِ طرفہٕ پینشیٚن تہِ چھُ ترَان اصل پٲٹھۍ سُہ تہِ تٔمۍ سُنٛد گُزار تہِ چھُ اصٕل پٲٹھۍ چلان یُس یہِ پرٛایویٹ چھُ آسان أمس چھُنہٕ زیٛادٕ گُزار پکان کیٚنٛہہ أمس چھُ واریاہ تہِ کیٚنٛہہ خرٕچ لگَان اتھ پَتہٕ پانہٕ محنت کَرنَس مَنٛز